میٛٲنۍ پسنٛدیٖدہ فِلم چھِ چُپ چُپ کے اَمٕکۍ اَداکار چھُ شاہد کپوٗر سُنیل شیٹی راجپال یادو اَنوٗپم کھیر امیُک اَدا کاراہ چھِ کریٖنا کپوٗر یہِ ہسا چھِ مےٚ واریاہ زیادٕ پسنٛد پسنٛد چھِ مےٚ یہِ اَمہِ موجوٗب اَتھ منٛز چھِ واریاہ زیادٕ مذاقیہٕ تہِ چھِ یہِ واریاہ زیادٕ اَتھ منٛز چھِ نصیٖحت تہِ واریاہ زیادٕ اَتھ منٛز ہسا چھِ آسان شاہد کپوٗر ییٚمِس ونان چھِ تٔمِس ہسا چھِ آسان اَتھ منٛز واریاہ قرضہٕ سُہ ہسا چھُ اَنان قرض تُلِتھ تٔمِس ناسا چھُ سُہ قرض وسان نکھٕ کِہیٖنٛۍ تہِ یَتھ منٛز ہسا سُہ خۅدکٔشی کَرنس پٮ۪ٹھ چھُ مجبوٗر گَژھان سُنیل شیٹِیُن یُس سُہ اَتھ منٛز چھُ آسان تٔمِس سُہ ہسا چھُ آسان بیٚنہٕ ہٕنٛدِ سُہ ہسا چھُ آسان پنٕنہِ بیٚنہِ سٍتۍ واریاہ محبت کَران یَتھ منَز زَن تہٕ سُہ پنٕنہِ بیٚنہِ چھُ رِشتہٕ آسان ژھانٛڈان رِشتس منٛز ہسا چھِ تٔمِس اَکھ رِشتہٕ پھُٹن یَتھ منٛز سُہ واریاہ پریشان چھُ گَژھان تہِ کیٛازِ بیٚنہِ ہُنٛد رِشتہٕ پھُٹن چھُ گَژھان واریاہ مُشکِل تٔمِس تَتھ منٛز پَتہٕ ہسا چھُ سُہ ژھانٛڈان بیٚیہِ تہِ تٔمۍ سُنٛد رِشتہٕ یتھ منٛز لب سُہ لَبان چھُ أکِس جایَن سُنیل شیٹِی سُہ ہسا چھُ تِہٕنٛدِ آسان سُہ ہسا چھُ بنان تِمن سُہ ہسا چھُ تٔمِس گَرٕ اَنان تٔتی ہسا چھُ سُہ تِمن آسان بِہِتھ سُہ ہسا چھُ تتھ منٛز رول اَکھ کَران سُہ چھُ چور آسان تتھ منٛز یتھ منٛز شاہد کپوٗرس واریاہ قرضہٕ چھُ آسان پتہٕ ہسا چھُ سُہ تِہٕنٛدِی بیٚہوان تِم تِم ہسا چھِ تٔتۍ پتہٕ ہسا چھِ تتھ منٛز آسان یہِ راجپال یادَو سُہ تہِ ہسا چھُ مذاق تہِ واریاہ بناوان مذاقۍ چھ تتھ منٛز سُہ کَران واریاہ زیادٕ یتھٕ پٲٹھۍ بیٚیہِ ہسا چھِ یہِ واریاہ زیادہ پسنٛد یم مووِی اَمہِ موجوٗب یُس ہاسا راجپال یادو چھُ سُہ ہسا چھُ آسان پریش راولس سٍتۍ ییٚمہِ ساتہٕ سُہ تٔمِس ناو ہیٚنۍ چھُ یِوان سُہ ہسا چھُ دپان تٔمِس مےٚ دِ سا ناو یا ہسا دِ سا مےٚ قرض نتہٕ دِ سا مےٚ پونٛسہٕ پَنٕنۍ واپس نتہٕ وال سا قرض نکھٕ تیٖتِس کالس دِمے نہٕ بہِٕ ناو واپس کیٚنٛہہ ییٖتِس کالس نہٕ پونٛسہٕ دِکھ پتہٕ ہسا چھِ تِم تور گَژھان پونٛسہٕ اَننہِ ناو مۅکلاونہِ تِمن نہَ سا چھُنہٕ تتہِ پونٛسہٕ آسان سٍتۍ کِہیٖنٛۍ نہٕ پتہٕ چھِ تِم دپان تُہۍ کٔرِو یہِ تتہِ چھِ آسان پہلوان پانہٕ وٲنۍ دَب کَران یَتھ منٛز سُہ چھُ دپان تُہۍ لٔڑِو یِمن سٍتۍ تُہۍ کٔرِو یِمن سٍتۍ دَب اَگر تُہۍ زیوٗنوِٕ تۅہہِ ہاسا دِمہو ناو پَنٕنۍ واپس تِم ناسا چھِنہٕ تٔمِس سٮٍتۍ دَب وَب کَران کیٚنٛہہ تِمن پہلوانَن سٍتۍ تِم ہسا چھِ کھوژان پتہٕ ہسا چھُ راجپال یادو وسان سُہ ہسا چھُ دَب ہٮ۪وان کَرُن تٔمِس چھِ باسان سۅ چھِ تٔمِس ہسا چھِ ونان ژےٚ ہسا لڑٮ۪کھ شیٖتلس سٍتۍ شیٖتل چھَنہٕ آسان سۅ سُہ چھُنہٕ لڑکی آسان کیٚنٛہہ تٔمِس چھُ باسان یہِ چھِ لڑکی سۅ چھَنہٕ آسان لڑکۍ تتھ منٛز کیٚنٛہہ سُہ چھُ آسان پہلوان اَکھ یِتھُے پہلوان چھِ یوان دب کَرنہِ تِتھُے چھُ ہُو کھوژان دپان تُہۍ چھُو دِوان مۅہنٮ۪و سُنٛد ناو زنانہِ زنانہِ ہنُد ناو چھُو دِوان مۅہنوِس اَمہِ حسابن ہسا چھُ سُہ کھوژان سُہ نَسا چھُنہٕ سُہ لڑان کیٚنٛہہ پتہٕ ہسا چھُ دپان راجپال یادو دَپ سُہ ہسا چھِ تٔمِس دپان وۅنی بیٚہمہٕ بہٕ ییٚتھۍ تہٕ ییٖتِس کالس نہٕ یہِ قرض اَنہِ قرض والہِ نکھٕ پونٛسہٕ والہِ نکھٕ تیٖتس کالس ہسا بیٚہمہٕ بہٕ ییٚتھۍ پتہٕ ہاسا کٔر تٔمۍ کٲم سُہ ہاسا چھُ تتھ منٛز کَران واریاہ زیادٕ کوٗشِش قرض والنٕچ نکھٕ تٔمِس نَسا چھِنہٕ وسان سُہ نکھٕ کیٚنٛہہ پتہٕ ہاسا چھُ سُنیل شیٹۍ یُس ہاسا تتھ منٛز چھُ سُہ چھُ کَران پنُن رِشتہِ پنٕنہِ بیٚنہِ ہُند رِشتہٕ تٔمۍ شاہد کپوٗرس سٍتۍ یُس تِمن سُہ گرِ چھُ آسان پَتہٕ سُہ ہاسا چھُ تٔمِس سٍتۍ کَران تٔمِس رِشتہٕ تِہٕنٛدٮ۪ن گرِکٮ۪ن چھِ آسان پےَ سُہ ہاسا چھُ موٗدمُت تٔمۍ ہاسا چھِ خۅدکٔشی کٔرمٕژ سُہ ہاسا چھُ موٗ یُس مول چھُ آسان تٔمِس تَتھ منٛز سُہ ہاسا چھُ آسان انوٗپم کھیر